بہٕ چھُس پانہٕ مُسلِم کوٚمنِٹی ہُنٛد اَکھ

تہٕ آز وَنہٕ بہٕ اَکھ مذہب کَمہِ آیہِ چھِ تَتھ کوٚمنِٹی پانہٕ کٕلوز انٛناوان تِمَن لُکَن کٕلوز انٛناوان یِم سُہ کوٚمنِٹی چھِ کانٛہہ پٔٹِکیوٗلَر مَذہَب کَران فالو لایِک اِسلام تہٕ اَکھ تہوار کَرٕ بہٕ ییٚتھَس ونٛنٕچ کوٗشِش تہٕ یُس اَکھ مِثال تہِ چھِ یِم تَتھ پٔٹِکیوٗلَر کوٚمنِٹی چھِ اَنان لایِک عیٖد عیٖز دۄہ چھِ گژھان سٲلِم عیٖدگاہَس منٛز نِماز پَرنہِ یَتَس مُسلِم اُما یُس چھِ یہِ چھِ أکۍسٕے جایہِ گژھان جَمَع یَتَس برٛدَرہُڈ تِمَن بھایی چارہ بَڑان چھِ تہٕ دِلَس منٛز یُس کھوٹ چھِ آسان تِمو تھٲمٕژ سُہ چھُ تَمے ویٖزِ ژَلان تِکیٛازِ سون اِسلام چھُ یی ہیٚچھناوان لُکھ گژھَن نہٕ پانہٕ ؤنۍ فَساد تھاوُن کِہیٖنۍ خراب کَرٕنۍ کِہیٖنۍ تِم گَژھَن ہر کٲنٛسہِ ہُنٛد اَصٕل یَژھُن تہٕ دِلَس منٛز گژھِ نہٕ کھوٚٹ روزٕنۍ کِہیٖنۍ تہٕ عیٖد چھِ اَکھ سُہ تہوار یُس مُسلمانَن قریٖب چھِ اَنان تہٕ نَفرَت چھِ دِلو منٛز تَمہِ سۭتۍ نیران